اَسلامُ عَلیکُم سر عادل صٲب چھِو گرِ پیٚٹھ عادِل صٲب چھِو حظ سٕژ عادِل صٲب اَہَن حظ اَلحَمدُاللہ تُہۍ چھِو ٹھیٖک اصٕل پٲٹھۍ صحت چھا حظ ٹھیٖک گَرٕ بار چھا سٲرِی ٹھیٖک اصٕل پٲٹھۍ چھِو حظ بِلکُل بِلکُل یی اوس مےٚ وَنُن تُہۍ ؤنۍتَو مےٚ یہِ وَرٕدن اوس سُووُن نا تُہۍ ؤنۍتَو کیٛاہ ریٚٹا چھِو تُہۍ یِہُس ہیٚوان سِلا سِلٲے کیٛاہ چھِو ہیٚوان قمیٖض فِراکھ یَزارس کیٛاہ چھِو ہیٚوان مۅہنِوِس یُس یہِ شِلوار قمیٖض مُرِدار چھا اَتھ کیٛاہ چھِو ہیٚوان پینٛٹ شٲٹن کیٛاہ چھِو ہیٚوان کوٹھ پَتلوٗنَس کیٛاہ چھِو ہیٚوان ٹھیٖک چھا بیٚیہِ چھُ پھیرن پھیرن ویرِن تہِ پھیرَن یَزار تہِ کیٚنٛہہ یا شُریٚن ہٕنٛدۍ خٲطرٕ چھِ یِم پینٛٹ شأٹ چھِ یِمَن ہُنٛد کیٛاہ چھِو ہیٚوان کیٛاہ ریٹا چھَو تُہۍ ہیٚوان اچھا یتھ کیٛاہ چھِو تُہۍ ہیٚوان تِکیٛازِ قمیٖض یِم چھِ فِراکھ یَزار چھِ زیادٕ اتھ منٛز نا زَنانن ہٕنٛدِ خٲطرٕ تتھ کیٛاہ ریٚٹا چھِو تُہۍ ہیٚوان اچھا مَہرنہِ خٲطرٕ چھِ یِم مَہرنہِ خٲطرٕ تُہۍ کیٛاہ چھِو ہیٚوان اچھا اچھا اچھا بِلکُل اچھا اچھا یِتھٕ پٲٹھۍ کیٛاہ چھُو لَگ بَک کیٛاہ چھُو تۅہہِ باسان بِلکُل ہُکَس منٛزٕے سأرِسٕے مطلب اتھ منٛز چھِنہٕ یِم مَہرنہِ ہِنٛدۍ چھِ تیٖیٛاہ باقین ہِنٛدۍ تہِ سارِنٕے ہِنٛدۍ شےٚ ہتھ چھُ مےٚ باسان درٛۅگُے پہم گژھان أسۍ ہے تۅہہِ پَنٕنۍ ریٚگوٗلر کسٹٕمر چھِو أسۍ چھِ تۅہِی نِش پرٛتھ ساتہٕ سُوٕناوان اَسہِ چھِو سٕژے تُہی وۅنۍ اَسہِ تی چھُس نا وَنان بہٕ تہِ تھوڑا اچھا بِلکُل نہَ دَہو وُہو سٍتۍ کیٛاہ گژھِ یہِ چھُ مطلب واریاہ یہِ چھُ وَرٕدَن چھُ واریاہ سُون اتھ گژھِ تھوڑا علاوَے پَہم تھوڑا کٔرۍہوٗس کَم پَہم کیٚنٛژھا لَگ بَگ آسیٚن یِم پنٛژاہ شیٚٹھ حظ اچھا

بِلکُل نہَ سۅے چھُ ضرٗوری چَلو ٹھیٖک حظ چھُ تیٚلہِ انہو تۅہہِ أسۍ یہِ اور ڈِٹیل کیٛاہ چھُ اسہِ کیٛاہ چھُ اسہِ سُوُن یہِ انہو تیٚلہِ ٹھیٖک چھا وۅنۍ چھُ تُہۍ أتی دُکانس پیٚٹھٕے سُےوا کِنہٕ گرے چَلو سُہ کٔرِو تیٚلہِ أتۍتھٕے کتھ بہٕ یِمہٕ اپٲرۍ پَتہٕ کَرو أتۍتھِٕے کتھ ٹھیٖک چھا اَدٕ حظ چَلو چَلو